نیچرَل تہٕ آرگینِک میٚتھڈ ایٚنِمٕلَن خٲطرٕ چھُ واریاہ واریاہ زیادٕ مُفیٖد یُس یہِ أسۍ آز نیچرَل یُس چیز چھُ نہَ یہِ چھُ واریاہ زیادٕ اصٕل یُس آرگینِک یِمَن چھِ أسۍ دِوان امہ سۭتۍ چھَنہِ تھوڑا سُہ کالٹی روزان یِمَن کِہِیٖنۍ یِہنٛدِس مازَس مَنٛز باسہِ ٹیسٹ اور یور اگر یِمو دوٚم مِثال کے طور گاو چھِ یہِ اَگر نیچرَلی گاسہِ کھیٚیہِ یِتھ کنۍ یہِ کھیٚوان ٲسۍ پَتہ پٮ۪ٹھ زَبردَست دۄدَس چھُ مَزٕ آسان دۄد چھُ موٹ آسان دۄد چھُ زَبردَست آسان مَطلَب باسان چھُ دۄد چھُ وۄنۍ اگر آرگینِک فیٖڈ دِمہوس کُوٚش دِمہوس اتھ چھِ واریاہ ڈِفرَنس گَژھان ہُتھ ہیٚمِس گایہِ ہیٚمِس دۄدَس تہِ یُس آرگینِک فیٖڈ کوٚش کھیٚیہِ یا بیٚیہِ کینٛہہ کھیٚیہِ تہٕ اتھ امس گایہِ ہِنٛدٕس دۄدَس تہٕ یِتھ پٲٹھۍ چھُ اَسہِ بٔڑۍ وَنان یی زِ گاسہِ گَژھِ زیادٕ زیادٕ دیوٚن یِمن گٲوَن فیٖڈ کوٚش گَژھِ نہٕ یِمن زیادَس عادَت کَرُن کینٛہہ ہاں دۄد چھُ بَڈان امہ سۭتۍ لیکن سُہ کالٹی چھَنہٕ روزان کِہِیٖنۍ یُس أمِس ہُمہِ گاسہِ کھیٚنہِ سۭتۍ ٲسۍ آسان اتھ دۄدَس